اَہن حظ آ بلکل ہٮ۪کہٕ بہٕ پانٛژن سٹیٹَن ہُنٛد ناو ؤنِتھ اِنڈیاکٮ۪ن ہٕںٛدۍ اَکھ گوٚو آسام دۄیُم گوٚو بِہار ترٛیِم گوٚو کَرناٹکا ژوٗرِم گوٚو گووا پوٗنٛژِم گوٚو گُجرات